بَچَس خٲطرٕ چھِ زیادٕ تَر برونٛہہ ٲسۍ مٕتۍ مَتھان ییٚتہِ یور گیاو اَزکَل چھِ رُہَن پیٖسِتھ تمیُک آب کَڑان یا اۭں گَنڈٕ تَمیُک رَس مَتھان سِکِن تَتھ خٲطرٕ چھِ زیادٕ لیدٕر ماچھ أمۍ چیٖز یوٗز کَران